تُہُنٛد حضرت بہٕ وَنہٕ تی یہِ مےٚ تٔہٕنٛدِس پرٛوڈَکٹَس اِستعمال کٔرِتھ باسیٚو یُس تُہُنٛد فٔسٹ پرٛوڈَکٹ اوس سُہ اوس واریاہ اَصٕل تَمِچ کولٹی ٲسۍ اَصٕل تَمِچ میکِنٛگ ٲسۍ اَصٕل سُہ اوس اوٗور آل بیسٹ پرٛوڈَکٹہٕ تَمِچ یُس یہِ اِنسانَس پیکِنٛگ ٲسۍ تَمِچ سۄ ٲسۍ واریاہ اَصٕل پیکِنٛگ ٲسۍ اوٚور آل اَمِچ ٹھیٖک تَمِکۍ یِم اِنگریٖڈینٛٹٔس ٲسۍ تِم ٲسۍ واریاہ اَصٕل واریاہ پرٛوٹیٖن کاربوہایڈریٹ اوس تَتھ منٛز ٹھیٖک فیٹ اوس ٹھیٖک سیچُریڈِڈ فیٹ اوس ٹھیٖک ٹرٛانٔس فیٹ اوس ٹھیٖک سوڈِیم اوس ٹھیٖک آر ڈی اے ویلوٗز یِم تۄہہِ دِتۍ مٕتۍ ٲسۍ تَمہِ ساتہٕ ٲسۍ اِنسانَس لگان پَتہٕ کہِ مےٚ کۭتیٛاہ کیلریٖز کھٮ۪یہِ یُس مےٚ واریاہ اَصٕل چیٖز باسیو اِنگریٖڈینٛٹٔس یِم تہِ ٲسِو تۅہہِ دِتۍ مٕتۍ پیٚٹھٕ کَنۍ تُہُنٛدِس پرٛوڈَکٹَس تِم ٲسۍ واریاہ اَصٕل یِمو تِمو سۭتۍ اوس اِنسانَس لگان پَتاہ کہِ اَتھ منٛز کُس کُس چیٖز چھُ کۭژاہ کونٹِٹی منٛز یُس تۄہہِ پٔرسَنٹیج تہِ ٲسوٕ نا دِژمٕژ سۄ ٲسۍ واریاہ اَصٕل فار ایٚکزامپٕل تۄہہِ اوسوٕ کیٚنٛہہ دِیُتمُت یُس تۄہہِ بیٚیہِ واریاہ اَصٕل چیٖز باسیٚو مےٚ تُہٕنٛدِس منٛز یُس تۄہہِ اوسوٕ دیُتمُت ایٚلرجیرِین اِنفارمیشن مطلب کہِ اَتھ منٛز چھُ ییٚمہِ ہیٚکہِ کٲنٛسہِ ایٚلرجی گٔژھِتھ یُس واریاہ اَصٕل اوس واریاہ بہتریٖن ٲس مطلب پَتہٕ اوسوٕ تۄہہِ بۅن تام تھوٚمُت سُہ رِسایکٕل کٔرِو سُہ تہِ اوس واریاہ اَصٕل واریاہ بہتریٖن بیٚیہِ اوسوٕ تۄہہِ مطلب ایڈرَس پَنُن دیُتمُت بیچ مطلب پرٛوڈَکٹ اوس سُہ اوس واریاہ بہتریٖن تَتھ کھیٚتھ لوٚگ مےٚ واریاہ مَزٕ تَتھ سُہ اوس واریاہ ڈیلِیشس تَتھ اوس واریاہ واریاہ ٹیٚسٹ اَصٕل تہٕ کھیٚتھ اوس تَتھ اَلگ مَزٕ اکھ باسان یُس تُہُنٛد پرٛوڈَکٹ اوس سُہ اوس واریاہ لاجَواب واریاہ رُت واریاہ جان واریاہ زَبر تیُتھ پرٛوڈَکٹہٕ مطلب کیٚنٛہہ گِلِچٔز ٲسۍ مَگر اوٚور آل پرٛوڈَکٹ یُس اوس سُہ اوس واریاہ اَصٕل واریاہ بہتریٖن مطلب تیُتھ پرٛوڈَکٹ چھُ ؤنکیٚنس نیٖڈ آف دِ اَور تِتھۍ پروڈَکٹہٕ گژھن اَسہِ آسٕنۍ تِمو پرٛوڈَکٹو مےٚ آو واریاہ مَزٕ تُہٕنٛدِس پرٛوڈَکٹَس اِستعمال کٔرِتھ یہِ اوس واریاہ بہتریٖن پرٛوڈَکٹہٕ واریاہ اصٕل پرٛوڈَکٹہٕ یِتھۍ پرٛوڈَکٹہٕ چھِ فوٗچرَس منٛز اَسہِ ضروٗرتھ مَزٕ لوٚگ واریاہ مےٚ مےٚ گوٚس واریاہ سیٹٕسفےَ تُہٕنٛدۍ پرٛوڈَکٹہٕ سۭتۍ یہِ اوس بہتریٖن پرٛوڈَکٹہٕ مےٚ چھُنہٕ یُتھ پرٛوڈَکٹَے اِستعمال کوٚرمُت زانٛہہ مطلب ییٖتیٛاہ مےٚ پرٛوڈَکٹ ؤنیُکتام اِستعمال کٔرۍ تِمو منٛز اوس یہِ بَڈٕ بہتریٖن مطلب یہِ اوس لا جَواب اَتھ اوس نہٕ کانٛہہ جَوابٕے تُہٕنٛدِس اَتھ پرٛوڈَکٹَس ہاں یہِ چھُ پوٚز کَتھ پرٛوڈکٹہٕ اوس اَصٕل بیٚیہِ کیٛاہ بیٚیہِ چھُ یہِ کہِ واریاہ اَصٕل پرٛوڈَکٹ اوس آ ٹھیٖک صحیح اَتھ اوس پیکِنٛگ ٲسۍ اَمِچ زَبردست لوٗبوُن ڈِزایِن اوس اَتھ لوٗبوُن اِنٹر فیس اوس اَتھ یِتھُے بہٕ آن کِلِک اوس گِلِچِس ٲسۍ نہٕ کیٚنٛہہ تُہٕنٛدِس یَتھ ایپس یِتھُے مان ژٕ اِنٹر فیس اوس اَمیُک واریاہ اَصٕل مےٚ کھوٚت اِنٹر فیس اَمیُک واریاہ پَسنٛد یوٗزَر فرٛینٛڈلی اِنٹر فیس چھُ تُہٕنٛدِس یَتھ ایپَس واریاہ اَصٕل اِنٹر فیس اِنٹرنیٹ چھُ کَم کھیٚوان بیٹری چھِ کَم کھیٚوان اِیٖزی ٹُو یوٗز چھُ اِیٖزی اِنٹر فیس چھُ اَتھ یُس مےٚ واریاہ پَسنٛد کھوٚت یُس اَمیُک ایپُک ڈِزایِن چھُ یہِ چھُ فرینڈلی ہوٗمَن فرینڈلی ڈِزایِن چھُ اِیوٕن چایِلٕڈ ہیٚکہِ اَتھ یوٗز کٔرِتھ تُہٕنٛدِس یَتھ ایٚپس او اوٚور آل ایٚکٔسپیٖرینس چھُ میٲنۍ واریاہ اَصٕل اَگر تۄہہِ آسِو کُنہِ جایہِ ریٹ یِنُک کانٛہہ اوٚپشن بہٕ ہیٚکَو تۄہہِ فایِو آوُٹ آف فایِو سِٹارٕس ریٹ کٔرِتھ کیوں کہِ مےٚ لوٚگ تُہٕنٛدِس یَتھ ایٚپس یوٗز کرنَس پیٚٹھ واریاہ مَزٕ بہٕ گوٚس واریاہ سیٹٕسفےَ یہِ چھُ واریاہ یوٗز فُل ؤنکین کِس وقتَس منٛز تُہُنٛد یہِ ایٚپ یہِ ہیٚکہِ اِنسان واریاہ یوٗز کٔرِتھ اَمہِ سۭتۍ ہیٚکَن یُس اے آے بیسٕڈ ایٚپ تُہۍ ڈیولَپ چھِ کران یہِ چھُ واریاہ اَصٕل واریاہ مزٕ دار ایٚپ چھِ یہِ اَمہِ سۭتۍ گژھِ واریاہ ڈیولپمینٹ بَچین واتہِ اَمہِ سۭتۍ فٲیدٕ کامہِ گژھن فاسٹہٕ واریاہ چیٖز گژھن اَمہِ سۭتۍ اَتھ ایٚپَس کیٛاہ وَنُن چھُ یہِ چھُ واریاہ اَصٕل ایٚپ یہِ چھُ واریاہ زیادٕ لوٗبوُن تہٕ شوٗبوُن ایٚپ اوٚور آل ایٚکٔسپیٖرینَس چھِ میٛٲنۍ بہٕ دِمہٕ اَتھ فایِو سِٹار واریاہ رُت واریاہ جان ایٚپ یہِ چھُ واریاہ بہتریٖن واریاہ رُت واریاہ رُت